مےٚ یِم ساروٕے کھۄتہٕ پَسنٛد بایکہٕ چھِ تِمَن ہُنٛد ناو چھُ یِتھ کٔنۍ ٲں کے ٹی ایٚم بُلیٚٹ ڈیوٗک ٲں نِنجا ٲں یِم یِم ژور بایکہٕ چھِ یِم چھِ مےٚ واریاہ زیادٕ پَسنٛد تہٕ یِمو منٛز چھِ مےٚ کے ٹی ایم بایِک تہٕ ٲں ڈرٛیٖم بایِک چھِ مےٚ یِمو منٛز ٲں نِنجا بایک مےٚ چھَنہٕ سۄ وُنہِ أنمٕژ کہیٖنۍ اَلبَتہ ٲں مطلب اگر خۄدا صٲبَن یُوٚژھ تہٕ بہٕ ہیٚکہٕ سۄ ٲں بایِک أنِتھ مطلب تمِچ چھِ مےٚ واریاہ زیادٕ چاہ أمِچ ٲں امہِ بایکہِ ہنٛز تہٕ مےٚ چھِ باسان سۄ واریاہ اصٕل بایِک ٲں اینٛڈ یِم اگر أسۍ کُنہِ جایہِ مطلب سَفرَس پٮ۪ٹھ نیرو تَتھ خٲطرٕ یِم بایکہٕ گَژھان آسٕنۍ مےٚ چھِ باسان بُلیٚٹ چھِ واریاہ بہتَر بایِک یُس زَن أسۍ مطلب ٲں یوٗز ہیٚکو کٔرِتھ ٲں استعمال ہیٚکو کٔرِتھ پَننِس مطلب یُس زَن تہِ اسہِ زیوٗٹھ سَفر آسہِ تَتھ خٲطرٕ چھِ مےٚ باسان بُلیٚٹ واریاہ زیادٕ اصٕل بایِک تہٕ مےٚ مےٚ چھِ یہِ چوٗنٛکہِ مےٚ چھِ یہِ واریاہ زیادٕ پَسنٛدیٖدہ تہٕ مےٚ چھِ باسان یہِ واریاہ اصٕل کَمفٲرٹیبٕل بایِک یَتھ پٮ۪ٹھ أسۍ پَنُن سَفَر آسٲنی سان ہیٚکو سورٕے سَفَر طے کٔرِتھ